ہَیٚلو اَسلامُ علیکُم تُہۍ کٕم حظ چھُو اَچھا فرمٲوِو کیٛاہ اوس فرماوُن

تۄہہِ کٔژ پۄہر کٔژ چھِ بَناوُن کٔژ پۄہر زٕ پۄہر یہِ چھِ پیی تُہۍ ترٛٲوِو حالس آ ترٛٲوِو تُہۍ سٮ۪کہٕ ٹِپرا ترٛٲوِو سیرِ لاگَن کَم اَز کَم اگر بوٚڈ مکان آسہِ گٔے پانٛژھ گاڑِ سیرِ تہٕ سیٖمَٹھ چھِ پَیی آ سیٖمَٹھ چھِ پَیی اَگر گٲڑۍ تہِ رٔٹِو بوٚڈ مَکان آسہِ تہٕ گٲڑۍ تہِ گژھِ ٹھیٖک اَکھ اکھ گاڑِ منٛز چھُ آسان اَکھ ہَتھ تہٕ شیٖتھ بیگ آ تُہۍ ؤنِو سُہ کَر یِمہٕ بہٕ تُہۍ ؤنِو تَتھ چھِ اَزَ اَسہِ چَلان وۅنۍ کٲم تُہۍ مگر تُہی چھُو نا تِکیٛاز تُہۍ ؤنِو ییٚلہِ تۅہہِ مِٹیٖریَل تھٲوِو تیار مےٚ کیٛاہ لگہِ بہٕ یِمہٕ ییٚلہِ نہٕ مِٹیٖریَلٕٕے ترٛووٕ تُہۍ ترٛٲیِو مِٹیٖریَل بہٕ دِمہٕ پتہٕ نظر بہٕ کَرٕ یِمہٕ مَگر گۄڈٕ چھُ مِٹیٖریل ترٛاوُن سیٚریس پانٛژھ گاڑِ گژھن آسنہِ سٮ۪کہِ ٹِپرٕ گَژھن زٕ آسنہِ مگر صاف یہِ سٮ۪کھ دانہٕ دار سٮ۪کھ گَژھِ آسٕنۍ بیٚیہِ لگہِ آ اکھ ہَتھ تہٕ شیٖتھ بیگ چھِ آسان گاڑِ منٛز اَکھ ہَتھ تہٕ شیٖتھ بیگ گوٚو سیٖمَٹھ تُہۍ تھٲوِو تیار یہِ تہٕ بہٕ یِمہٕ پَتہٕ بہٕ دِمہٕ تِکیٛازِ سیٖمَٹھ چھِ اَسہِ آ ماشااللہ سیٖمَٹھ دِمہو تۄہہِ بہٕ پنٕنہِ دُکان پٮ۪ٹھٕے رۄپیہِ یہِ تۄہہِ أکِس بیٚیِس نِش دِیِو تَمہِ نِش دِمہٕ بہٕ رۄپیہِ دَہ کَمٕے تُہۍ ؤنِو توتہِ کٔرِو تُہۍ أتی کتھ وۅنۍ تُہۍ سَمجھِو کَر کیٛاہ یِمہٕ بہٕ تُہۍ ؤنِو مےٚ بیٚیہِ گژھِ ریٹٕچ تہِ آسان پَتہٕ اَز ریٹ کیٛاہ چھُ تہٕ یِتھٕ کٔنۍ یِمہٕ نہٕ بہٕ کیٚنٛہہ تِکیٛازِ پَتہٕ چھِ گژھان مُشکِل وستہٕ ییٚلہِ کٲم لاگہِ پَتہٕ چھِ گژھان مُشکِل تِکیٛازِ اَز چھِ اَکھ وستہٕ چھِ نِوان وُنکٮ۪ن ساس رۄپیہِ بیٛاکھ وستہٕ چھُ نِوان نَو شَتھ بیٛاکھ وَستہٕ نی ٲٹھ شَتھ تِکیٛازِ بہٕ چھُس سارِوٕے کھۄتہٕ اَصٕل وستہٕ بہٕ چھُس نِوان ساس رۄپیہِ وُنکٮ۪س دۄہَس ریِٹ مگر کٲم آسہِ میٛٲنۍ ماشااللہ صاف کٲم آسہِ صاف کَر چھُ مےٚ تیٚلہِ یُن تیٚلہِ کَر یِمہٕ بہٕ مگر ریٹٕچ ؤنِو تُہۍ ریٹ کیٛاہ چھُو تُہۍ وَنان نہَ نہَ نہَ یہِ چھَنہٕ یہِ گَژھِ نہٕ ٹھیٖک کیٚنٛہہ کیٚنٛہہ پَرواے چھَنہٕ کیٚنٛہہ تِکیٛازِ اَتھ چھِ لَکچہِ ہَن چھِ گژھان پَتہٕ بٔڈ ہَن تِکیٛازِ یِم بَنٛڈٕپوٗرِس منٛز چھِ وۄستہٕ ماشااللہ چھُس بہٕ أکِس نمبرَس پٮ۪ٹھ وۄستہٕ وُِنکٮ۪ن تِکیٛاز آ بہٕ چھُس نِوان ساس رۄپیہِ وُنکٮ۪ن چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ اَدٕ کیٛاہ اَسلام علیکُم